بہٕ چھُس ایچ پی لیپٹاپ استعمال کران پٔتمہِ پانٛژو ؤریو پٮ۪ٹھ اتھ چھ میموری ریم تہِ رام تہِ اتھ چھِ سی ڈی ڈسِک لگان بیٹری تہِ چھِ واریاہ ٹایِم نیران بیٚیہِ چھِنہٕ یہِ ہینٛگ گژھان کینٛہہ بیٚیہِ چھِ اَتھ واریاہ وَزَن کَم آسان یہِ ہٮ۪کو أسۍ آرام سان بیگَس منٛز تُلِتھ بیٚیہِ چھِ واراہ سَستہٕ باقٕیو لیپٹاپو کھۄتہٕ سٲنِس گامَس منٛز چھِ سٲری ایچ پی لیپٹاپ استعمال کران یہِ چھِ رجسٹٲڈ کمپنی پوٗرٕ ہندوستانس منٛز بیٚیہِ چھا سارے ویب سایٹہٕ تی چلان